ییٚلہِ اَسہِ ییٚتہِ خانٛدَر چھِ آسان پَننِس گامَس مَنٛز بہٕ چھَس پَننہِ گامٕچ وَنان أسۍ چھِ کَران کٲم أسۍ چھِ اَنان بٔڑۍ ٹپھ چھِ آسان تم چھِ آسان بٔڑۍ چیٖز اَکھ تَتھ مَنٛز چھِ آسان سِٹیٖلَو آسان یہِ بَنٲیِتھ تم چھِ واریاہ آب واتان بیٚیہِ چھِ أسۍ ٹینٛکی اَنان بَجہِ ٹینٛکی زٕ تھاوو أسۍ تٕمَن مَنٛز آب بٔرِتھ بیٚیہِ اَنو أسۍ بالٹیٖن اَ بہ چھَس پنٛنہِ گامُک وَنان اَسہِ چھ آسان ییٚتہِ کمِیٹی بَنایمٕژ کمِیٹی مطلب گوٚو یِم تہِ گَرٕ چھِ مَحلَس منٛز زَن نہ چھِ ٲٹھ گَرٕ یِم ٲٹھ گَرٕ چھِ سٲری کَران رٮ۪تہٕ پَتہٕ رٮ۪تہ پانٛژھ پانٛژھ ہَتھ رۄپیہِ جَمع یا کَرَن ساس ساس رۄپیہِ ییمہ آے تٕم کَرَن پَتہٕ چھِ آسان یِمو اَکھ کٔمِیٹی بَنٲومٕژ تَتھ منٛز چھ آسان سورُے چیٖز یِمو أنمٕتۍ بانہٕ بالٹیٖن یا کہِ چونٛچہِ پَلیٹ وَلیٹ سورُے تہِ آسان اوٚنمُت پَتہٕ چھِ یِم کٲم کَران پَتہٕ چھِ أسۍ کَران کٲم اَنان چھِ أسۍ یِم بالٹیٖن یِم چھِ آسان اَتھ منز أنۍمٕتۍ اَنان چھِ یِم تہِ کَران چھِ یِمَن منٛز تہِ آب جَمَع وَالان چھِ أسۍ تمہِ سۭتۍ خاندَر نَکھ خاندرٕے یٲتِس نہٕ کِہیٖنۍ تہ نہٕ ونۍ زن آسہِ کانٛہہ بیٛاکھ فَنٛگشَن اَسہِ مطلَب زَن کہِ اگر کانٛہہ گُزرِ تمہِ دۄہ تہ چھِ أسۍ یی کَران أسۍ تہِ چھِ اَنان تمہِ دۄہ تہِ امنے منٛز آب یِمَن بَڑٮ۪ن ٹَپھن منٛز آب بالٹیٖنَن منٛز ٹینکِیَن منٛز تہٕ تھاوان چھِ أتھی پَتہٕ چھِ سۭتۍ یا کہِ کٲنٛسہِ آسہِ کٲنٛسہِ آسہِ کیٚنٛہہ ختمہٕ شریٖف گَرَس مَنٛز یا کہِ کٲنٛسہِ آسہِ رِٹیر یُن گامَس مَنٛز چھِ آسان کٲم بَس پَننہِ گامٕچ کٲم کَران کَتھ کَران مےٚ چھُ نہٕ پَتہ باقٕے کِتھ کنۍ آسَن کَران اَلبتہ أسۍ چھِ اِتھَے کَن کَران کٲنٛسہِ آسہِ رِٹایَر یُن تم تہِ چھِ ای کَران نِون نِیُن کمِیٹی منٛز یِوان چھِ پَتہٕ گامٕکۍ لٔڑکہٕ زٕ ترٛےٚ نِوان چھِ تٕمَن گَرٕ تِم چیٖز اَسہِ چھِ ییٚتہِ اَصٕل پٲٹھۍ آسان مطلب یہِ اِن پَتہٕ لٔڑکہٕ گامٕکۍ تِم نِن چیٖز یا کہِ خانٛدرَن پٮ۪ٹھ تِم اِن پانے پَتہٕ چھَلَن تِم تِم پانَے پَتہٕ نِوان واپَس کمیٹی والٮ۪ن تٕم بانہٕ واپَس اِتھ کنۍ چھِ أسۍ کَران پَنٕنۍ خانٛدَر فَنٛگشَن مۄکلاوان چھِ أسۍ اَصٕل پٲٹھۍ یم خوشی خوشی پَتہٕ ییٚلہِ تِم خاندَر مَۄکلے پَتہٕ اگر پھِرِ اِن تِم اَنان چھِ تمہ دۄہ بیٚیہِ اِتھَے کَن یِوان گامٕکۍ لٔڑکہٕ اَنَن سٲری چیٖز واپَس مَۄکلاوَان فَنٛگشَن تہِ گژھن واپَس پَتہٕ چھِ مطلب اِتھ کٔن چھِ أسۍ پَنُن خانٛدَر نَکھٕ والان ییٚتہِ مےٚ چھِنہٕ باقٕیَن البتہ مےٚکٔری پَننہِ گامٕچ کَتھ باقٕیَن چھُ نہٕ مےٚ پَتہ کینٛہہ تِم کِتھ کٔنۍ آسَن کَران تِم کیٛاہ آسَن تِم کِتھ کیاہ روٗل آسَن پانہٕ کَران کِتھ کٔنۍ آسَن آب تھاوان اَلبتہ أسۍ چھِ ٹَپھَن ٹیٚنٛکِیَن تہٕ بالٹیٖنَن مَنٛز آب تھاوان